یوگا ہیٚچھنہٕ باپَتھ چھَنہٕ کٕہٲنۍ تہِ وٲنٛس مقرر یوگا ہیٚکَو أسۍ کُنہِ تہِ ایجہٕ منٛز ہیٚچھِتھ تہٕ یوگا چھُ صحتہٕ باپَتھ واریاہ زیادٕ فٲیِدٕ منٛد چاہے سُہ جوان آسیٛا یا بُزرٕگ آسیٛا یوگا سۭتۍ چھِ سٲنۍ اِمیٛوٗن سِسٹَم تہِ ڈیٚولَپ گژھان فیٖلِنٛگ سِسٹَم تہِ چھُ ڈیٚولَپ گژھان تہٕ سٲنِس ہارٹَس باپَتھ تہِ چھُ یہِ واریاہ زیادٕ مٲیدٕ منٛد یوگا چھُ تمام ہنٛدوستانَس سۭتۍ سۭتۍ با مُلکہٕ کیٚن باقِیَن باقِیَن حصَن منٛز تہِ اصٕل پٲٹھۍ ٲں ہیٚچھناونہٕ یِوان تہٕ لوٗکھ چھِ یوگا کَمپِٹِشَن منٛز تہِ اصٕل پٲٹھۍ حصہٕ نِوان تہٕ اِنٛٹَرنیشنَل لیولہِ پٮ۪ٹھ تہِ چھُ یوگا کَمپِِٹشَن کرناونہٕ یِوان